مثال وٕنہِ زَنہٕ تہِ چھَس بہٕ کُنہِ سکوٗلَس منٛز ٹیٖچَر یہِ مےٚ آسہِ مےٚ آسہِ تَتہِ نرسٔری ہِنٛز کٕلاس مطلب صُبحٲے دَہ دَہہِ بَجہِ پٮ۪ٹھ برابر ژورَن بَجَن تام آسہِ مےٚ تٕمنٕے نِش ییٚتہِ مےٚ وَنَن پَتہٕ سکوٗل وٲلۍ وَنَن مےٚ یِتھ کَن ژےٚ چھی یِمَن شُرٮ۪ن ہُنٛد سٮ۪لبَس یہِ چھی ژےٚ اِنکَمپلیٖٹ یہِ چھی ژےٚ صُبسٕے دۄہَس منٛز کَمپٕلیٖٹ کَرُن یا مےٚ تِمَن چھِ مےٚ وَن تِمَن چھِ مےٚ کیٛاہ چھِ اَتھ وَنان مطلب مثالے ہرکُنہِ سَبجَکٹَس چھِ مےٚ تِمَن زٕ زٕ لٮ۪سَن پرٕنۍ وَرٕنۍ مےٚ یہِ چھی کَرُن صُبسٕے دۄہَس منٛز چھی ژےٚ یہِ کَمپٕلیٖٹ کَرُن یِہُںٛد یہِ سٮ۪لبَس پَتہٕ چھی یِمَن اٮ۪کزام ہیوٚن پیپَر ژےٚ چھی یِمَن پیپَر کَڑٕنۍ پَتہٕ چھی ژےٚ یِمَن اٮ۪واڈ بَناوٕنۍ پَتہٕ چھی ژےٚ تِمَن یہِ رٮ۪جِسٹَر رٮ۪تھ یہِ مَکلِتھ چھی تِمَن رٮ۪جِسٹَر بَناوُن مطلب پانٛژَن دۄہَن منٛز مطلب پانٛژَن ترٛٮ۪ن دۄہَن ہُنٛد چھِ مےٚ تِم وَنان ژٕ کَر ییٖژاہ ییٖژاہ کٲم پَتہٕ وَنہٕ بہٕ دَپہوکھ بہٕ کَتہِ ہیٚکہٕ وۄنۍ ییٖژ کٲم کٔرِتھ نہ بہٕ ہٮ۪کان بہٕ کَرا رَج بہٕ بَناوا رٮ۪جِسٹَر بہٕ بَناوا اٮ۪واڈ بہٕ کَڑا پیپَر کِنہٕ بہٕ کَرٕ تِمَن سٮ۪لبَس کَمپٕلیٖٹ وَنہٕ بہٕ ییٖژ کٲم کَتہِ ہٮ۪کہٕ بہٕ اَکے ساتہٕ یہِ چھی واریاہ ؤرٕک لوڈ یہِ ہٮ۪کہٕ نہٕ بہٕ کٔرِتھ کِہیٖنۍ وَنہِ سونٛچہِ بہٕ رِزاین دِما بہٕ بہٕ وَنہٕ تِمَن نا بہٕ ہٮ۪کو نہٕ یہِ ہِش کٲم بہٕ ہٮ۪کو نہٕ ہُہ کٲم کٔرِتھ مےٚ کٔرِو تھوڑا کٲم کٔرِو مےٚ تھوڑا کَم یا بہٕ وَنہٕ یِمَن نہ بہٕ بہٕ ہٮ۪کہٕ نہٕ کٔرِتھ کِہیٖنۍ مےٚ کٔرِو کَلاس چینٛج یا بیٚیہِ کینٛہہ نہ وَنہٕ بہٕ رِزاینُک وَنہٕ بہٕ تِمَن نہ پَتہٕ سونٛچہِ بہٕ بہٕ کَرٕ سونٛچہِ بہٕ اَصٕل پٲٹھ کیٛاہ کَرٕ بہٕ گۄڈتھ وَنہٕ سونٛچہِ بہٕ گۄڈتھ گۄڈتھ صُبحَس دۄہَس نہٕ کَرٕ بہٕ یِمَن نرسٔری والٮ۪ن مَکلاو بہٕ یِمنٕے سورُے سٮ۪لبَس کَمپٕلیٖٹ کٔرِتھ زٕ زٕ لٮ۪سن یِمہٕ چھِ یِم مَکلاوَکھ بہٕ سورُے یِم یِم زٕ زٕ چَپٹَر مَکلاوَکھ بہٕ سٲری سورُے صُبحَس دۄہَس منٛز کَمپٕلیٖٹ کٔرِتھ پَتہٕ کَرَکھ بہٕ کَڑَکھ بہٕ تھاوٕ کَرٕ بہٕ یِمَن اٮ۪کزامَس خٲطرٕ تیٲری کیٛاہ تھاوَو بہٕ یہِ ہُہ یہِ تھاوَکھ بہٕ یِمَن سارنِیَن سَبجَکٹَن منٛز یہِ کٔرۍزیو یاد ہُہ کٔرۍزیو پَتہٕ کَڑٕ بہٕ پیپَر اَصٕل پٲٹھۍ اٮ۪کزام اٮ۪کزامَس خٲطرٕ مَکلاوَن تِم اٮ۪کزام دِتھ تَتھ خٲطرٕ یہِ تِم چھِ اٮ۪واڈ پٮ۪وان بَناوٕنۍ بَناوَکھ دِتُم اٮ۪واڈ وٮ۪واڈ سورُے کیںٛہہ اَصٕل پٲٹھ پَتہٕ آسہِ مےٚ رٮ۪تُک رٮ۪جِسٹَر بَناوُن بَناو بہٕ سُے تَمہِ پَتہٕ بَناو بہٕ رٮ۪جِسٹَر پَتہٕ رٮ۪تُک یِتھَے کَنٮ۪تھ کَرٕ بہٕ یہِ سٲرٕے کٲم ہٮ۪نٛڈَل اَکہِ اَکہِ تہٕ سونٛچہِ بہٕ یہِ یہِ کٲم کَرٕ بہٕ پَتہٕ سٲرٕے ہٮ۪نٛڈٕل اَکہِ اَکہِ